مےٚ حظ چھُ باسان مےٚ حظ چھِ واریاہ گیمہٕ گِنٛدمٕژ تہٕ مےٚ چھُ باسان سارے گیمہٕ چھِ آسان لگ بگ اِمپیکٹٕفُل یِمو اِموشنٔلی تِکیٛازِ کانٛہہ تہِ گیم ییٚلہِ أسۍ گِنٛدَان چھِ أسۍ چھِ تَتھ سۭتۍ اِموشنٔلی اَٹیچ گژھان یِم گٲنٛٹہِ أسۍ اَکھ ٹیٖم چھِ بَناوان گیمہِ منٛز تہٕ تَتھ منٛز چھُ پَتہٕ اَکھ بونڈ ہیوٗ بَنان گیمہِ منٛز کیپٹَن چھُ آسان یا وایِس کیپٹَن چھُ آسان یا کۄس ہِش گیم آسہِ اگر اَسہِ گوٚو ییٚمِچ کَرو کَتھ فُٹہٕ بالٕچ گول کیٖپَر چھِ آسان گوٚو سارنٕے گیمَن منٛز چھِ اَکھ الگ الگ سٹرٛیٹِجی آسان الگ لاگ بونڈ چھُ آسان ٹیٖمَس أکِس منٛز تہٕ تَتھ منٛز چھِ اِموشنَل اَٹیچمینٛٹ آٹومیٹِکلی یِوان اَکھ گیم چھِ یُس بہٕ ٲسٕس گِنٛدان کھو کھو تہٕ بہٕ ٲسٕس واریاہ زیادٕ پَسنٛد کَران کھو کھو کینٛہہ بہٕ ٲسٕس ہمیشہِ گِنٛدان سۄ سکوٗل پٮ۪ٹھ آسہِ ہَن ٹورنَمینٛٹ تہٕ بہٕ ٲسٕس گِنٛدان بہٕ ٲسٕس پٔرفارمہٕ کَران تَتھ منٛز اَصٕل پٲٹھۍ تَتھ سۭتۍ ٲسٕس بہٕ واریاہ زیادٕ اِموشنٔلی اَٹیچ گٔمٕژ تِکیٛازِ ییٚمہِ ساتہٕ تہِ أسۍ ٲسۍ زینان أسۍ میچ سکوٗل ٲسۍ واپَس یِوَن میڈٕل ٲسۍ اَسہِ دِوان ٹرٛافی ٲسۍ دِوان یا تَتِنَس سٔٹفِکیٹ ٲسۍ دِوان ایواڈ ویواڈ کینٛہہ دیٖہَن تہٕ واریاہ زیادٕ مَزٕ اوس لَگَان پَتہٕ اوس اِنسانَس باسان کہِ امہِ گیمہِ سۭتۍ چھِ مےٚ اَکھ پہچان مِلے مٕژ تھوڑا بہت تہٕ اَمہِ سۭتۍ چھِ مےٚ یِم سکوٗلَس منٛز چھِ عزت مِلان تھوڑا سا یا ییٚمہِ گٲنٛٹہِ دہَن تھی ٲسۍ میڈَل لاگَان تہٕ اِنسانَس اوس باسان مےٚ کٔر زَن کیٛاتھام حٲصِل لایِفہِ منٛز تہٕ یِمو چیٖزو سۭتۍ اوس أکِس گیمہِ سۭتۍ اِنسان اِموشنٔلی اَٹیچ گژھان بیٛاکھ اَکھ گیم چھِ یَتھ منٛز گِنٛدان چھِ أسۍ یِتھ پٲٹھۍ گَرِ اِنڈور گیمٕز ٹُرٛتھ اینڈ ڈِیَر گیم تہٕ تَتھ منٛز چھِ گژھان اِنسان زیادٕتر اِموشنٔلی اٹیچ کیٛازِکہِ تَتھ منٛز اگر کٲنٛسہِ کُنہِ ساتہٕ کانٛہہ پوٚز چھِ وَنان ونتہٕ کُنہِ ساتہٕ چھِ وَنان کانٛہہ تِژھ کانٛہہ کَتھ یۄس نہٕ تمہِ زندگی بھر چھِ آسان کٲنٛسہِ ؤنۍ مٕژ یا تِژھ کانٛہہ کٲم کَرٕنۍ یُس نہٕ تٔمۍ زٔہٕنۍ چھِ آسان ہِمت کٔرمٕژ سۄ کٲم کَرنٕچ سۄ چھِ پٮ۪وان تٔمِس کَرٕنۍ تہٕ تمہِ سۭتۍ تہِ چھُ کُنہِ ساتہٕ مُشکل گژھان کانٛسہِ مےٚ چھِ اَکہِ لَٹہِ یاد أکۍ فرٛینڈَن تٔمِس پیٚیہِ سۄ اَکھ سٹوری وَنٕنۍ ییٚمہِ سۭتۍ سارنٕے وَدُن آو تہٕ سُہ اَکھ اِوینٛٹ چھُ مےٚ یادٕے ٹُرٛتھ اینڈ ڈِیَر چھِ مےٚ مطلب اِموشنٔلی چھِ تمہِ سۭتۍ زیادٕ اثر گژھان اِنسانَس باقٕے شُکریہ